بلکُل یہِ چھِ اَکھ عام کَتھ یُس موسَم چھُ سُہ چھُ بَدلان سُہ چھُ پَنٕنۍ رَنگ ہاوان تہٕ یِتھے کَنۍ چھُ مےٚ وٕچھمُت زِ یُس کپوارہ زِلہٕ چھُ اَتھ منٛز چھُ مےٚ پَننی اَگرزِندگی منٛز کَتھ کَرٕ حال الحمدُاللہ بہٕ تہِ چھٮ۪س وُہہ ؤرریٖش تہٕ اگر بہٕ کَتھ کَرٕ مےٚ چھُ وٕچھمُت واریاہ زیادٕ تَبدیلی گژھان موسمَس مَنٛز اَکھ ؤری اوس زٕ ساس ژۄداہ زٕ ساس ژۄداہَس منٛز پیٛو یوت رود یوت رود کہِ یُس جہلِم چھُ کٔشیٖر منٛز اَکھ بوٛڈ سَمندر تہٕ تَمِیُک یُس ڈینجَر مارٕک چھُ تَمہِ پیٚٹھۍ پوٚک آب تہٕ آب کھوٚت یوت یوت کھوٚت آب یِم تہِ سِرینگَر یعنی کہِ شہرِک یِم تہٕ تَتھ أندۍ أندۍ گَرٕ ٲسۍ یا تَتھ نَزدیک تم ڈُبے سٲری تہٕ زٕ ساس ژۄداہُک یُس یہِ سہلاب چھُ تٔمۍ کٔر واریاہ زیادٕ اثر ذادٕ رودۍ لُکھ تہٕ لُکَن پیٚیہِ واریاہ زیادٕ مشکٕلات پیش لُکَن ہٕندۍ مکانہٕ زٕ زٕ پور ترےٚ ترےٚ پور مکانہٕ آیہِ ؤسِتھ تَتھ آبس منٛز یِتھے کَنَتھ چھُ بہٕ یُہُس اگر وٕچھو أسۍ یُہسٕچ کَتھ کَرو زٕ ساس ترٛۆوُہ ہٕچ تہٕ زٕ ساس ترٛۆوُہس منٛز وٕچھ مےٚ نووے موسما أتی چھُ تاپھ تہٕ أتی چھُ رود صبحٲے چھِ وَتھان اَتہِ چھُ آسان رود پیشن چھُ گَژھان اَتہِ چھُ تاپھ تہٕ مگر اَکھ چیز وٕچھ مےٚ اَتھ منٛز تبدیلی یُس مےٚ واریاہ زیادٕ مس ییمِک ییمِک اثر زَد گے لوکھ کشیٖر منٛز چھُ آم طورپَر ٹھنڈٕ موسم آسان تہٕ زیادٕ تَر چھَنہٕ جون جُلاییَس منٛز پیوان اوس آسان ییتہِ گَرم مگر یوت نہٕ کِہنۍ یُہُس وٕچھ مےٚ کٔشیٖر منٛز اگر أسۍ کپوارہ ڈسٹرکٕچ کَتھ کَرو کپوارہ زِلہٕ ہٕچی باقیَن جاین ہٕنٛز تہِ کَتھ کَرو مگر گَرم اوس یُہُس واریاہ زیادٕ یِتھ کَنۍ نٮ۪برٕ چھُ آسان گَرم کٔشیٖر نیبرٕ تِتھے کَنۍ وٕچھ مےٚ یُہُس آں یورٕ اوس واریاہ زیادٕ گَرم کہِ لوک ہیکۍ نہٕ پَنٕنۍ کٲم کٔرِتھ کِہیٖنہ لُکَن ہُنٛد یُس میوٕ چھُ اوڑ سُہ رود خراب تہِ یَتھ مالَس چھُ ییتہِ چھُ مال واریاہ نیران تَتھ آیہِ نہٕ ریٹھ تہِ تِژھ کِہِنۍ مال سینٕس کہِ اَمبٕرۍ تریلہٕ ژونٹھۍ تہٕ مےٚ چھُ پَننہِ لایفہِ منٛز پَننہِ زندگی منٛز چھُ مےٚ واریاہ زیادٕ تبدیلی وٕچھ مٕژ موسمٕچ گَژھان تہٕ یہِ چھِ اَکھ نیچرَل فینومِنا یہِ روزِ گَژھان کُنہِ وِز گَژھہِ موسَم ہاے تہٕ کُنہِ وِز گَژھہِ کَم مگر کٔشیٖر منٛز اوس نہٕ ییٚمہِ برونہہ یوٗت گَژھان کیٚنٛہہ